اَگَر اَسہِ کٲنٛسہِ کُنہِ تہِ جایہِ آسہِ ٹرپَس گَژھُن تہٕ تمہِ خٲطرٕ چھُ اَسہِ اَسہِ چھُ فرنڈس سرکٕل عادِل چھُ سمیٖر چھُ سلیٖم چھُ بہٕ چھُس تمہِ خٲطرٕ چھِ أسۍ گۄڈٕ اکھ میٖٹِنٛگ کَران اَگَر اَسہِ ٹرپ ٲسۍ بَنا ٹرپَس خٲطرٕ ٹرپ آسہِ گَژھُن ٹرپَس پٮ۪ٹھ آسہِ گَژھُن تمہِ خٲطرٕ چھِ گۄڈٕ أسۍ میٖٹِنٛگ کَران جاے کَران سِلیٚکٹ کِتھ کنۍ گَژھو کیاہ گَژھو بیٚیہِ باقٕے چیٖز یِم اَسہِ تور چھِ لَگان واٹَر باٹل چھِ لَگان کھیٚن چیٚنُک سامان چھُ لَگان باقٕے چیٖز پَلَو وَغیرہ چھ لَگان تِم چھِ نِوان أسۍ سۭتۍ بَس باقٕے ایٚنجاے کَران تہٕ الحمدللہ چھُ مَزٕ یِوان